وعلیکُم سلام آ اَہَن حظ آ تُہۍ کٕم حظ چھُو اَصٕل پٲٹھۍ الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ آ ؤنِو حظ تُہۍ کٕم حظ چھُو اَچھا اَچھا اَچھا ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک ٹھیٖک کِہیٖنٛۍ چھُنہٕ پَرواے أسۍ چھِ فرٛی آسان حظ پانٛژِ بَجہِ پٮ۪ٹھ اگر تُہۍ پَنُن بَچہٕ ییٚژھہوٗن یہِ ٹیٛوٗشَن کَرناوُن پانٛژِ بَجہِ ہیٚکِہوٗن تُہۍ سُہ أنِتھ پانٛژِ بَجہِ پٮ۪ٹھ سَتَن تانۍ آ تَمہِ برٛونٛٹھ چھِ آسان أسۍ پانہٕ حظ آوٕرۍ تَوَے منٛز دۄن بَچن دۄن گنٛٹن چھِ أسۍ ٹیٛوٗشَن بَچَن کَرناوَن تہٕ تٔمِس تہِ ہیٚکو پَرنٲوِتھ آ یہِ تٔمِس ہیٚکو أسۍ سورُے پَرنٲوِتھ اگر چھُ فٔسٹَس چھُ پَران تٔمِس سورُے سورُے کِہیٖنٛۍ چھُنہٕ کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ سوٗزہوٗن کِہیٖنٛۍ چھُنہٕ پَرواے تہٕ یہِ پانٛژِ بَجہِ اگر تۄہہِ چھُو واتُن پُلوامہ نہَ ییٚتٮ۪س ڈانٛگرپوٗرَہ چھُنا تَتٮ۪س چھُ سکوٗل تٔتی چھِ أسۍ بَسان حظ تُہۍ کٔرۍزیٚو مولوٗم تَسلیما یۄس ٹیٖچَر چھِ اَتہِ تہٕ تٔتی گژھِو تۄہہِ مولوٗم یِم أسۍ کَتٮ۪س چھِ آ

تُہۍ ییٖزیٚو پگہٕے پٮ۪ٹھٕے

سَبجَکٹ أسۍ چھِ کَران حظ رٮ۪تھ وایز مطلب اگر رٮ۪تَس کوٚر ٹیٛوٗشَن بَچَن أکِس أسۍ چھِ مطلب جنٛرَلَس منٛز ہٮ۪وان أسۍ چھِ ہٮ۪وان ترٛےٚ ساس آ فٔسٹہٕ أکِس بَچَس چھِ ہٮ۪وان حظ ترٛےٚ ساس رٮ۪تَس ترٛےٚ ساس آ آ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُ آ تُہۍ تُہۍ ییٖزیٚو پگاہ تُہۍ کٔرۍزیٚو مولوٗم اَتہِ ڈانٛگر پوٗر یہِ چھُ ییٚتٮ۪تھ ٹیٖچَر تہٕ کِہیٖنٛۍ چھُنہٕ پَرواے بیٚیہِ اَننٲوِزیٚو سارے کِتابہٕ یِم آسنَس بیٚیہِ نوٹ بُک زٕ ژور آ آ کاپی زٕ ژور تہِ اَننٲوزِہوس تہٕ کِہیٖنٛۍ چھُنہٕ پَرواے کِہیٖنٛۍ چھُنہٕ پَرواے